اَسلامُ علیکُم ہٮ۪لو اسلامُ علیکُم وعلیکُم اسلام اَسہِ اوس تھوڑا سا زیُن ضٔروٗرَت حَمام خٲطرٕ وِنٹَرَس خٲطرٕ اَسہِ چھُ تھوڑا سا اَسہِ چھُ ضٔروٗرت تۄہہِ کُس کُس چھُو اٮ۪وٮ۪لیبٕل

اَچھا ٹھیٖک اَسہِ اوس ژوٗنٛٹھۍ زیُن ضٔروٗرَت مگر ہوٚکھ مگر ہوٚکھ ہوٚکھ گَژھِ آسُن سُہ نہٕ کیٚنٛہہ اوٚدُر مطلب یُس صُبحٲے زالو تہٕ شام تام روزِ یہِ نہٕ کیٚنٛہہ پَتہٕ چھُ دۄہَس بِہُن اچھا ٹھیٖک پَتہٕ یُس راتَس تہِ روزِ تھوڑا گَرم کیٛازکہِ کیٚنٛہہ پَتہٕ کِچنس تِم چھِ پَتہٕ حَمامَس پٮ۪ٹھٕے شۄنٛگان تہٕ مطلب اَسہِ چھُنہٕ اَسہِ چھُ واریاہ ضٔروٗرت کیٛازکہِ پَتہٕ چھُ باقی باقی چیٖزَن خٲطرٕ تہِ واش روٗمَس خٲطرٕ ضٔروٗرَت باتھ روٗم مَچہِ خٲطرٕ مگر آسُن تھوڑا لۄکُٹ لۄکٹُے مگر سُہ گوٚژھ مگر سُہ گوٚژھ فُل ژٔٹِٹھ کَٹِنٛگ کٔرِتھ اَصٕل پٲٹھۍ آسُن مطلب اَچھا لٔکٕر تہِ چھُو تُہۍ کٕنان اچھا لٔکٕر مطلب مکانَس پَشَس خٲطرٕ سۄ اچھا ٹھیٖک مطلب اَسہِ چھُ ضٔروٗرَت کیٛازکہِ اَسہِ چھُ برٛونٛہہ کُن لاگٕنۍ اَسہِ چھِ وٕنۍکٮ۪نَس زٕ فٕلور اَسہِ چھُ تَتھ پَش کھالُن پٮ۪ٹھ کُنُے ہال بَناوُن تَمہِ خٲطرٕ سۄ تَمہِ تَمہِ موٗجوٗب چھےٚ گۄڈٕ کیٚنٛہہ اٮ۪سٹِمیشَن ضٔروٗرَت کِنۍ تُہۍ وٕچھُو پانَے کِنہٕ گۄڈٕ گوٚژھ ضٔروٗری آسُن چھان اچھا گوٚو تُہۍ چھُو نہٕ پانہٕ اٮ۪سٹِمیٹ ہٮ۪کان کٔرِتھ اچھا تویتہِ اگر تُہۍ نَظر دیٖہوٗ کہِ مطلب کۭژاہ لٔکٕر لَگہِ چلو ٹھیٖک چھُ گوٚو مطلب یہِ یہِ تہِ سٲنۍ ڈِمانٛڈ آسہِ تُہۍ کٔرِو تِم سارے فُلفِل مطلب تُہۍ چھُو پانہٕ اَتھ سۭتۍ چلو چلو ٹھیٖک چھُ تیٚلہِ چلو چلو اَسلام علیکُم